یتھ سکوٗلَس بہٕ پَران اوسُس تَتھ ٲس اکھ اَصٕل پَہم لیبریری یَتھ منٛز مُختٔلِف قٔسمٕچ کِتابہٕ آسہٕ ناولہٕ آسہٕ باقٕے کِتابہٕ آسہٕ مَگر بہٕ اوسُس زیادٕ پَہم کوٗشِش کران تٔمٕے کِتابہٕ پَرنٕچ یِم میٲنِس پَرنَس سۭتۍ تعلُق ٲس تھاوان تہٕ زیادٕ پَہم اوسُس بہٕ تِمے کِتابہٕ پَران